ہیٚلو اَسلامُ علیکُم وعلیکُم السلام آ ٹھیٖک تُہۍ چھِ آ فرمٲوتَو

ٹھیٖک کۭتیاہ چھُو ضروٗرت توہہِ اَچھا

تُہۍ بَنٮ۪ن بَنٮ۪ن کیٛازِ نہٕ تُہۍ کٔرۍزیٚو کٲم تُہۍ لایِٹ ویٹ تہِ چھِ بَنان آ تِم آ ٹھیٖک تِم تہِ بَنٮ۪ن لایِٹ ویٹ تہِ بَنٮ۪ن تِم تہِ بَنٮ۪ن تِم تِم کۭتیاہ چھُو تۄہہِ ضروٗرت لایِٹ ویٹ ٹھیٖک چھُ تِم تہِ بَنٮ۪ن تُہۍ کٔرۍزیٚو کٲم تُہۍ ییٖزیٚو تُہۍ ییٖزیٚو پَتہٕ ییٚلہِ پَتہٕ یوٗتاہ تۄہہِ ضروٗرت آسوٕ تیٛوٗتاہ بَنہِ ییٚتہِ بیٚیہِ سریٖنگرٕ منٛز چھِ أسۍ زٕ زُکوٗراہَس منٛز آ آ وَلہٕ بہٕ کَرٕ بہٕ کَرٕہَو تۄہہِ سیٚنٛڈ تہٕ تۄہہِ تۄہہِ کَرَو بہٕ سورُے سیٚنٛڈ بیٚیہِ ما چھُو تۄہہِ کیٛاہ ضروٗرت مطلب یِم تہِ چھِ بَنَن اَسہِ نِش یِم کیٛاہ وَنان ہیلمیٚٹ ویلمیٚٹ ٹھیٖک آ اَکھ تَتھ میٚلہِ اَصٕل ریٹ آ بہٕ ترٛاوٕہَو تۅہہِ یہِ پی ڈی یوٗتاہ تۄہہِ باقٕے دِینَو تَمہِ نِش دِمَو تۄہہِ ڈۅڈ ہَتھ زٕ ہَتھ کَم بیٚیہِ چھا کیٚنٛہہ

ٹھیٖک اَگر ساسَس رۄپیَس دِیٖنَو اورٕ تۄہہِ بیٹ وۅنۍ تھاوَو ساسَس رۄپیَس دیٖنَو اورٕ تۄہہِ بیٹ بہٕ دِمہو تۄہہِ سَتھ ہَتھ رۄپیہِ بیٚیہِ چھا کیٚنٛہہ بیٚیہِ ییٚمہِ حِسابہٕ تُہۍ بیٹ تُلِو تَمہِ حِسابہٕ گژھِ کَنسیشَن تہِ پَتہٕ اَگر تُہۍ واریاہ بیٹ تُلِو پیمٮ۪نٛٹ کٔرِو تُہۍ تٔمی ساتہٕ آن لایِن ییٚمہِ ساتہٕ تُہۍ مطلب تُلِو سُہ ییٚتہِ سِٹاک یِم بیٹ تٔمی ساتہٕ کٔرِو تُہۍ پیمٮ۪نٹہٕ

ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ